تُہۍ چھِو وَنان کہِ یُس گارڈنِنگ کِتھ پٲٹھۍ بَنے مےٚ ہوبی گارڈنِنگ ٲس مےٚ اکھ مطلب اَسہِ ٲس یہِ ہوبی اکھ أسۍ ٲسۍ یہِ گرس منٛز اکھ چیٖز أسۍ ٲسۍ کران کٲم أسۍ ٲسۍ صبحٲے وۄتھان گۄڈٕنیتھ ٲسۍ أس پَنُن اَتھٕ بُتھ چھٕلِتھ أس ٲسۍ کران کٲم أسۍ ٲسۍ تراوان کُلین ٲسۍ أسۍ آب دِوان بیٚیہِ اوس اَسہِ رُٹیٖن اکھ گرَس منٛز صبُحٲے ٲسۍ أسۍ ۄتھان پَتہٕ پَتہٕ ٲسۍ أسۍ کُلین پَنٕنین پوشن یِم أسۍ اسہِ أسۍ چھِ بَناوان بیڈ سُہ بیڈ چھِ بَناوان تَتھ منٛز چہِ أسۍ پَتہٕ فٔلوٲرٕس لاگان تہٕ تہٕ پَتہٕ ٲسۍ أسۍ تِم یِہوے تِمن کران آب تراوان تِمن أسۍ ٲسۍ تَوے تراوان تِمن آب کہِ یہِ چھُو تۄہہِ سارین پَے یِم زَن کہِ کُلۍ چھِ تِم چھِ سٲنۍ زندگی تِم چھِ اَسہِ اوکسیٖجن فراہم کران تِم چھِ اَسہِ واریاہ چیٖز دِوان تہٕ مےٚ چھُ یِم یِم چیٖزَن بہٕ موٹِویٹ کورمُت چھُس کُلۍ لاگنَس منٛز سُہ چھُ یہِ کہِ یِم کُلۍ چھِ تِم چھ اسہِ اوکسیٖجَن دِوان یا تِم چھِ اسہِ میٚوٕ دِوان یا تِم چھِ اسہِ فلوٲرس دِوان یا اگر أسۍ کُنہِ چیٖزِس آسہِ لکٕر ضوٚرَتھ تِم چھِ اسہِ لکٕر تہِ فراہم کران اسہِ آسہِ وُڈ ضوٚرَتھ کُنہِ چیٖزَس منٛز سُہ چھُ اسہِ فراہم کران اَسہِ آسہِ کانہہ چیٖز بَناوُن وُڈُک تَتھ منٛزچھِ أسۍ واریاہ اَہم رول اَدا کران یِم پٔلانٹٔس چھِ اَمی چیٖزَن چھَس بہٕ موٹِویٹ کوٚرمُت کہِ بیٚیہِ یِم پٔلانٹس چھِ یِم چھِ سانہِ سیٖنری منٛز خوٗبصوٗرتی منٛز تہِ ہُریر کران یِم کُلۍ چھِ یِم چھِ سٲنِس اِکوسِسٹَمَس تَوازُنَس منز تھاوان اینورنمنٹ چھِ بیلَنس کرِتھ تھاوان یِم یِم کُلۍ چھِ یِہُند چھُ واریاہ اَہم رول سانہِ زندگی منٛز کلۍ چھِ اَسہِ وُڈ دِوان یا پھل چھِ دِوان یا میوٕ چھِ دِوان ہر کانہہ چیٖز چھُ اَسہِ کُل دِوان تہٕ اَسہِ پَزن زیادٕ کھۄتہ زیادٕ کُلۍ لاگٔنۍ اَسہِ پَزن نہٕ ژَٹنۍ کِہینۍ وۄنۍ اَگر اَسہِ کُلِچ ضروٗرتھ ٲسۍ پَتہٕ اوس اَسہِ کُل لاگُن اَسہِ پَزن کٲم کَرٕنۍ کُلۍ ژَٹُن اوس اسہِ پزِ وۄنۍ اَسہِ پَزِ کٲم کَرٕنۍ اَسہِ پَزِ گۄڈٕنیتھٕے تَتھ اِجازت اَنُن وۄنۍ ییٚلہِ اَسہِ اَتھ اِجازتھ اوٚن اِجازت ژَٹِتھ تہٕ ییٚلہِ اَسہِ یہِ کُل ژوٚٹ اِجازتھ أنِتھ اَسہِ پَزِ تویتہِ امہِ بدلہٕ لاگٔنۍ زٕ کُلۍ تِکیازِ کہِ یہِ چھُ اَہم کُلین ہِندۍ فٲیدٕ بوٗزیو تُہۍ یہِ کیازِ چھُ اَہم تَوے اَسہِ پَزن کُلین ہُند واریاہ دیکھ بال کَرُن تہٕ اَمی چیٖزَن چھُس بہٕ موٹِویٹ کورمُت تَوے چھُس بہٕ گارڈنِنگ کران تہٕ بیٚیہِ یُس گارڈنِنگ چھےٚ سُہ چھےٚ وُنہِ اسہِ سٲنۍ ہوبی بَنیٚمٕژ